اسلامُ علیکُم ورحمتہ اللہ وبرکاتہ تُہۍ چھُو حظ ڈرٛایوَر تُہۍ مےٚ ٲس تٕہٕنٛز کیب حظ بُک کٔرمٕژ اہن حظ آ بہٕ چھَس حمیٖدہ تۄہہِ کیٛازِ حظ لوگوٗ ایوٗتاہ ٹایِم کیٛاہ اَد یوٗتاہ ٹایم کیٛازِ چھُو تۄہہِ لگان حظ واتنَس مےٚ گوٚو نہٕ حظ ژیر یورٕ مےٚ اوسمو تۄہہِ ووٚنمُت دَہ بَجے وٲتۍزیو وٕنۍکٮ۪نَس بَجاے کَہہ ساڑٕ کَہہ ڈۄڈ گٲنٛٹہٕ حظ گوٚو مےٚ ییٚتٮ۪تھ پیٛاران کیٛاہ چھُو تُہۍ وَنان ڈۄڈ گٲنٛٹہٕ گوٚو مےٚ پیٛاران مےٚ چھِ کیب کٔرمٕژ بُک مےٚ چھِ مو تۄہہِ پیمٮ۪نٛٹ تہِ کٔرمٕژ گۄڈٕنٮ۪تھٕے وۄنۍ چھَس بہٕ ییٚتٮ۪ن پیٛاران ڈۄڈ گٲنٛٹہٕ گوٚو مےٚ پیٛاران دَہہِ بَجہِ پٮ۪ٹھ بَجاے وٕنۍکٮ۪نَس ساڑٕ کَہہ تُہۍ چھُو نہٕ کُنے مےٚ گوٚو ژیر تُہۍ ؤنۍتو مےٚ مےٚ چھےٚ أکِس واریاہ ضٔروٗری میٖٹِنٛگ منٛز گژھُن ییٚلہِ نہٕ بہٕ تَتٮ۪ن وَقتَس پٮ۪ٹھ واتہٕ پَتہٕ کیٛاہ فٲیدٕ آو مےٚ مہٕ حظ آو تیٚلہِ کانٛہہ فٲیدَے تُہٕنٛز کیب بُک کَرٕنۍ دٔلیٖل کیٛاہ چھےٚ کیٛاہ خرٲبی آیَس تُہۍ چھُو وَتہِ منٛز کُنہِ جایہِ رُکِتھ یہِ کٔرِو حظ جلد سے جلد ٹھیٖک کیٛازِکہِ مےٚ چھِ یورٕ واریاہ مُشکِل حظ گَژھان واریاہ مُشکِل گوٚو تہِ مےٚ گوٚو واریاہ ٹایم ییٚتٮ۪تھ پیٛاران تُہۍ چھُو نہٕ کُنے اچھا یہِ چھُ خراب وۄنۍ اوٚنوٕنہٕ کانٛہہ یُس اَتھ ٹھیٖک ویٖکھ کَرِ کوتاہ ٹایم لَگہِ أمِس چلو چلو کٔرِو جلدی تہٕ ییٚتٮ۪ن وٲتِو کیٛازِ مےٚ گوٚو آلرٔڈی گوٚو مےٚ واریاہ ژیر گۄڈٕنٮ۪تھٕے اہن حظ آ دَہہِ بَجہِ پٮ۪ٹھ ووت مےٚ پیٛاران ییٚتٮ۪ن ڈۄڈ گٲنٛٹہٕ گوٚو مےٚ پیٛاران زٕ گٲنٛٹہٕ تہِ لٔگۍ گژھنہِ چلو چلو جلدی وٲتو تہٕ مےٚ گوٚو ژیر ٹھیٖک چھےٚ چلو اَد سا بِہِو خۄدایَس سوالہٕ